اچھا اگر أسۍ تۄہہِ یہِ پَرٛژَھو کہِ بَچَن ہٕنٛز اگر أسۍ کَتھ کَرو یِم چھِ ہر کُنہِ کَنٛٹرِی ہر کُنہِ نیشَن بِلڈٲرٕس آسان یِم چھِ بَناوان پَننہِ کَنٛٹرِی تہٕ تۄہہِ وَنو أسۍ وَنۍ کیاہ اِقدامات پَزَن چاہے سکوٗلَن ہٕنٛز ٲسۍ کَتھ کَرو یا گَرٕچ اگر أسۍ کَتھ کَرو پَیرَنٛٹٕسَن ہٕنٛز تِمَن کیاہ اِقدامات چھِ تُلٕنۍ تاکہِ یِم بَچہِ چھِ یُس یِمَن یہِ وَباہ چھُ یُس یہِ وَباہ چھُ فونُک موبایِل فونُک یوٗز کَرنُک وَباہ کہِ یِم گژھن اَمہِ نِش دوٗر اگر أسۍ کَتھ کَرو وٕنکیٚنَس دورَس منٛز اگر سٲنۍ حکوٗمت یہِ اَکھ سٕٹَٮ۪پ تُلِہ کہِ وٕنٛکٮ۪س سکوٗلٕز چھُ وٕنٛکٮ۪س چھُ لُکھ کَران پرٛؠفَر زیادٕ پرٛایِوَیٹ سکوٗل تِکیٛازِ گورمِنٛٹ سکوٗلَن منٛز تھٲوٕکھ نہٕ تِم فَیسَلٹیٖز کِہیٖنۍ اگر سٲنۍ حکوٗمَت یہِ اَکھ سٕٹَٮ۪پ تُلِہ کہِ یِم بَناون سکوٗلن اکھ سٕمَاٹ کٕلاس سٕمَاٹ سکوٗل یتَھ منٛز زَن یِم آنلایِن کلاسٕز دِوان چھِ تِم اگر یِم بنٛد کران تٔمۍ کِنۍ زَن اَیٚڈِکشَن ختم گژھِ تہٕ سٕمَاٹ کٕلاس اگر یِم یوٗز کرَان سکوٗلن منٛز تِم آنلایِن کلاسٕز ہِنٛز ضوٚرَتھ تَمِچ کِہیٖنۍ تہِ نہٕ یِم ویٖڈیو لَیکچٲرٕس کرَان تَتہِ یوٗز یا ٹٮ۪کنَالٕجِی ہٕنٛز استِعمال کرَو ییٚمہِ کِنۍ زَن ضروٗرت پیٚیہِ نہٕ کِہیٖنۍ تہِ نہٕ گَرَس منٛز یِم چیٖز یوٗز کرنہٕ کؠن تہٕ یہِ سٕٹٮ۪پ چھُ واریاہ اَصٕل سٕٹٮ۪پ کہِ اگر گورمِنٛٹ اتھ کُن تھوڑا دِیان دِیہِ امہِ سۭتۍ ہؠکن بچہِ تھوڑا فون نِش اَمہِ اَیٚڈِکشَن فِرِی گٔژھِتھ تھوڑا بہت